اَسَلامُ علیکُم آ اَسہِ حظ چھِ یِہٕے نلکہٕ آبٕے آسان چھُ یِہٕے آب آسان اَسہِ چھُنہٕ ہُہ کۄلَن وۄلَن ہُنٛد کینٛہہ تِکیٛازِ بروںٛٹھ ٲسۍ آسان کۄلہٕ وۄلہٕ تہٕ وۄنۍ چھُنہٕ زیادٕ کۄلَن ہُنٛد آب آسان کینٛہہ وۄنۍ چھِ یِمنٕے نَلکَن ہُںدُے آب آسان تہٕ واریاہ اَصٕل چھُ یہِ اَصٕل واٹر سَپلاے ہُنٛد یہِ اَسہِ سِسٹَم وۄنۍ گوٚو اَکھ چیٖز چھُ اَسہِ چھُنہٕ زیادٕ صاف آسان آب کِہیٖنۍ اَسہِ چھِ یَتھ پرٛابلِم یہِ چھُ ڈایرٮ۪کٹہٕ دَپان کیٛاہ تام نلکہٕ کۄلہِ منٛزٕے ترٛٲیِتھ پایِپ تہٕ تَتے پٮ۪ٹھ چھُ یِوان اَسہِ آب تہٕ چھِ اَسہِ مگر یوٗز کَران یِہٕے کۄ نَلکُکٕے آب